مین مین زَبان یِم سٲنِس ایریاہَس یا علاقَس منٛز چھِ ونٛنہٕ یِوان تِم چھِ کٲشُر گوجری پہاڑی کَشمیٖری اِنٛگلِش اردوٗ تہٕ ہِنٛدی

یِمو منٛز چھِ کٲشُر یُس ہر کٲنٛسہِ چھِ تَگان تہٕ یہِ چھِ یِم پانَے گَرِ ہیٚچھان

اِنٛگلِش تہٕ اردوٗ چھِ لوٗکھ زیادٕ تَر جابَس خٲطرٕ یا سکوٗلَس منٛز پَرنہٕ موٗجوٗب ہیٚچھان تہٕ یِم چھِ یِم لینٛگویج تہٕ زَبان ہیٚچھان تاکہِ یِم ہٮ۪کَن باقیَن لوٗکَن سۭتۍ کَتھ کٔرِتھ تہٕ زیادٕ تَر چھِ لوٗکھ اِنٛگلِش کامہِ موٗجوٗب ہیٚچھان تہٕ بیٚیہِ جابہٕ خٲطرٕ ہیٚچھان تہٕ بیٚیہِ چھِ لوٗکھ زیادٕ تَر یِم پَرنہٕ موٗجوٗب ہیٚچھان تاکہِ یِم ہٮ۪کَن سمجِتھ زِ کِتابہِ پٮ۪ٹھ کیٛاہ چھِ لیٚکھِتھ آز کَلٕکۍ ینٛگ لوٗکھ یِم شَہرَن منٛز چھِ روزان تِم چھِ چھِنہٕ ٹھارا کٲشِر پٲٹھۍ کَتھ کَرنَس کیٚنٛہہ زِ تِم چھِ باسان امہِ سۭتۍ گَژھِ اَسہِ گنٛد سوسایٹی منٛز مگر یِم سٲنِس علاقَس منٛز شُرۍ چھِ تِم چھِ یِمو زَبانو کھۄتہٕ زیادٕ کٲشُر بولان تہٕ تِم چھِ فخرٕ سان کٲشُر بولان تہٕ تِم چھِنہٕ کھۄژان وۄژان کیٚنٛہہ تہٕ تِم چھِ بولان کٲشِر پٲٹھی زیادٕ تَر